وعلیکُم السلام السلام علیکُم ڈاکٹر صٲب اَہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک شُکُر رۄبَس کُن نہ حظ بہٕ چھُس روزان یور حظ کھِرَم کھِرَم درگاہ حظ اَہن حظ آ یہِ چھُ بالٲیی علاقہٕ نہ مےٚ حظ دِژے یَوٕ دَوا نا اَمہِ برٛونٹھ حظ سُپَر سِٹار ڈورٮ۪ن سُہ حظ دیُت اَسہِ یَوٕ لگ بگ ژۄدہٲیمہِ اَہن حظ آ تَمہِ برٛونٹھ حظ دِژے مےٚ ڈایِتھِن تہٕ وۄنۍ حظ پیوٚو یَتھ روٗد نہ یورٕ حظ پیوٚو واریاہ روٗد تی حظ اوسُس یژھان وَنُن یورٕ پیوٚو وۄنۍ روٗد نہ تہٕ بہٕ چھُس دَپان یَتھ مہ چھُ کانٛہہ سِکیب ہُںٛد اِمکان اَہن حظ آ روٗدٕ برٛونٹھ کَریو اَسہِ دَوا اَہن حظ اَوا اَوا نہ حظ باغَس منٛزٕے چھُس وٕنۍکٮ۪ن نہ مےٚ تھایے نَظر تہٕ مےٚ دوٚپ وۄنۍ کرٕ بہٕ ڈاکٹر صٲبَس فون أمِس وَنہٕ بہٕ یَتھ مہ کینٛہہ سِکیب ہُنٛد اِمکان کیٚنہہ تہٕ تَمہِ موٗجوٗب تی حظ اوسُس بہٕ یَژھان وَنُن یَتھ کُس دَوا لگہِ کوٗتاہ کیٛاہ دِمو کیٛاہ حظ چھی دیُن اَہن حظ اَوا اَہن حظ اَوا ٹھیٖک حظ ٹھیٖک حظ ٹھیٖک تُلِو حظ کیٚنہہ چھُنہٕ پَرواے تُلِو حظ بِہِو رۄبَس حَوالہٕ تیٚلہِ